اَسلامُ علیکُم اَصٕل پٲٹھۍ تُہۍ چھُو ٹھیٖک کٕم چھُو

اَچھا

کۭتیاہ چھِ أسۍ چھِنا وُچھان گۄڈٕ کَمہِ کَمہِ آیہِ آسَن کۭتیاہ چھِ اَسہِ چھِ سٲلِم بُکِنٛگ کٔرِتھ تہٕ وَلہٕ توتہِ وُچھَو نا أسۍ گۄڈٕ چھِ اَسہِ یہِ کَرُن کَنٛفٲرٕم کۭتیاہ آسَن نا زٕ ساس چھِ أسۍ ہٮ۪وان أکِس کَمرَس آ راتَس پتہٕ گوٚو اَلگ کھٮ۪ن چٮ۪ن کھٮ۪ن چٮ۪ن گوٚو الگ سٲلِم چھِ ییٚتی مگر وۅنۍ پیمٮ۪نٛٹ چھِ وۅنۍ کَرٕنۍ الگ ہُہ گوٚو الگ کَمرٕ آ آ کَر چھُو تۄہہِ مگر کَنٛفٲرٕم گژھِ آسُن یورٕ چھِ آلریڈی آسان پتہٕ بُکِنٛگ کٔرِتھ یِم

اَچھا ٹھیٖک گوٚو آ ٹھیٖک کیٚنٛہہ چھِ ییٚتہِ چھِ سٲلِم فیسَلٹی آ آ ییٚتہِ چھِ سٲلِم فیسلٹی تِمَن گژھِ نہٕ کٔہٕنٛۍ پرٛابلِم ییٚتہِ چھُ سٲلِمن فیسلٹی آ تُہۍ مہٕ ہیٚیِو آ آ آسان واریاہ اَسہِ چھِ پتاہ کَمہِ آیہِ لَگہِ یِمَن آ اَسہِ چھَنا پتاہ کَمہِ آیہِ لَگہِ یِمَن کیٛاہ چھُ یِمَن ضروٗرت کھٮ۪ن چٮ۪ن ہُہ کیٛاہ یہِ کیٛاہ آ آ اَسہِ چھِنا پتاہ یِم کیٛاہ چھِ

کیٚنٛہہ چھُنہٕ فیسلٹی چھِ واریاہ اَصٕل أہٕنٛدِ خٲطرٕ اَسہِ چھِ پتاہ ییٚتہِ چھِ آسان آ یِم چھِ خۄش گژھان یِمَن چھِ اَصٕل گژھان سُہ تہِ ییٚتہِ چھِ آلریڈی آسان ٹیٛوٗرِسٹہٕ